اَسہِ کٲشرٮ۪ن منٛز چھُ یہِ اَکھ بیٛاکھ اَکھ مسلہٕ اَکھ اعتقاد یقیٖن کانٛہہ چھِ مانان اَتھ اَستانَس کانٛہہ چھِنہٕ مانان کانٛہہ چھِ حنفی چھُ کانٛہہ اہلِ حدیٖث چھُ کانٛہہ دستہٕ گیٖری چھُ تِم چھِ دستہٕ گیٖری حنفی یِم چھِ تِم چھِ مانان یہِ تٕہَر بٲگراوٕنۍ پھۄکھ دیُن تٲویٖز لاگُن یِم چھِ یہِ مانان یُس یہِ اہلِ حدیٖث چھُ یِم چھِنہٕ مانان کینٛہہ تہٕ وۄنۍ گوٚو أسۍ چھِ مانان أسۍ چھِ گَرِ تٕہَر تہِ بٲگراوان أسۍ چھِ یہِ اَستانَس پٮ۪ٹھ تہِ گژھان أسۍ چھِ ییٚتہِ ختمہِ شریٖف تہِ کَران ختمہِ قُران تہِ کَران أسۍ چھِ بٔڑۍ بار نِیاز کَران یِمَن نِیازَن منٛز أسۍ تٕرٛہ تٕرٛہ پیٖر پنٛداہ پنٛداہ پیٖر تہِ چھِ أسۍ بُلاوان أسۍ چھِ کَران أسۍ چھِ ؤری پَتہٕ ؤری کَران سُہ اَرداہ مے چھِ اَسہِ آسان مےٚ چھُ بَڑٕ ہیہَر باب تٔمۍ سُنٛد دۄہ چھِ أسۍ مَناوان سُہ اوسمُت چھِ واریاہ بوٚڑ بُزرٕگ پیٖر اَکھ تَتھ زمانَس منٛز سُہ چھُ گوٚمُت سُہ چھُ گُزریٛومُت تٔمۍ سٕنٛز فوت چھِ گٔمٕژ اَکہٕ نَمتَس اَکہٕ نَمتَس منٛز چھِ تٔمۍ سٕنٛز فوت گٔمٕژ تہٕ تمہِ پَتہٕ چھِ أسۍ تٔمۍ سُنٛد دۄہ مَناوان اَرداہ مے أسۍ چھِ تمہِ دۄہ پنٛداہ پیٖر شُراہ فہِ پیٖر مَن اَنان یِم أسۍ یہِ پَران ختمہِ قُران چھِ پَران دَسہٕ گیٖر صٲبُن ختمہِ قُران چھِ پَران اَستانَن پٮ۪ٹھ چھِ أسۍ گژھان أسۍ چھِ واریاہ زیادٕ تمہِ ساتہٕ یہِ کَران اَتھ چھِ وَنان أڑۍ بَنڈار أسۍ چھِ کَران سُہ بنڈار أسۍ چھِ کَران نِیاز بوٚڑ بار نِیاز أسۍ چھِ گۄڈٕ پیٖرَن دِوان بَتہٕ پیٖرَن کھٮ۪ناوان چٮ۪ناوان اَصٕل پٲٹھۍ تِم نیرَن خۄدایَس حوال پَنُن پنٛنٮ۪ن گَرَن تَمہِ پَتہٕ چھِ أسۍ پانَس کھٮ۪وان أسۍ چھِنہٕ توٚتامَتھ لاگان تَتھ اَتھٕ کِہیٖنۍ کیٛازِکہِ اَسہِ چھُ اعتقاد اَسہِ چھُ یقیٖن تَتھ پٮ۪ٹھ سُہ اوسمُت چھُ پنٛنہِ وقتہٕ پھۄکھ دِوان یِم تٔمۍ سٕنٛدۍ مٔریٖد چھِ اَسہِ اِوان ونۍکٮ۪نَس چھِ اَسہِ تٔمۍ سٕنٛدۍ مٔریٖد یِوان تِم چھِ وَنان اَسہِ ہَسا اوس نہٕ أمۍ سُنٛد ہیوٗ پیٖرٕے وٕچھمُت أسۍ چھِ گژھان دَستہٕ گیٖر صٲبنِس اَستانَس پٮ۪ٹھ تہِ أسۍ چھِ گژھان موٚخدوٗم صٲبنِس اَتھ أسۍ چھِ تَتہِ منٛگہٕ منٛگہٕ کَران سٲنۍ حاجت چھِ پوٗرٕ گژھان اَسہِ منٛزچھِ یہِ ہان وۄنۍ گوٚو اَکھ کانٛہہ چھِنہٕ مانان تہِ کِہیٖنۍ تہٕ أسۍ ہٮ۪کو نہٕ تَتھ منٛز تِمَن فورٕس کٔرِتھ کہِ تُہۍ مٲنِو یہِ یہِ چھِ پَنُن پَنُن یقیٖن یہِ چھِ پَنُن پَنُن مطلب کَس کیٛاہ آسہِ کَرُن اَسہِ چھِ یقیٖن أسۍ چھِ تٲویٖز تہِ لاگان أسۍ چھِ پَن کرِٛہُن پَن تہِ گنٛڈان بیٛاکھ چھُ أڑۍ چھِنہٕ تہِ مانان کینٛہہ اَسہِ منٛز چھِ یہِ مطلب اَسہِ چھِ بَچہِ کھۄژان أسۍ چھِ بَچَس نِوان پیٖرَس نِش أمِس دِسا پھۄکھ یہِ کھوٗژ مطلب اَسہِ چھِ یوٗتاہ یقیٖن کہِ سُہ چھُ گژھان ٹھیٖک تٔمۍ سٕنٛدۍ سۭتۍ اَسہِ چھ یِتھَے کَنۍ بُلبُل چھُ یِوان سُہ چھُ پِچ پِچ کَران نٮ۪برٕکَنۍ أسۍ چھِ دَپان اَسہِ یی کانٛہہ پوٚژھ أسۍ چھِ اَتھ مانان وٕ أڑۍ چھِ شہِ تیُتھ شِرک کَران تِم چھِنہٕ مانان اَتھ کینٛہہ وۄنۍ گوٚو أسۍ چھِنہٕ اَتھ منٛز لَڑٲے جگڑٕ یَژھان کَرُن کینٛہہ أسۍ دَپان یہِ چھِ پَنُن پَنُن حِساب کِتاب یَس یہِ خۄش یی سُہ تہِ کَرِ اَتھ پٮ۪ٹھ مہٕ بَنٲیِو مسلہٕ یہِ چھِ مذۂبی مسلہٕ یہِ چھُ سٲنۍ یِم سَتھ پیٖرِ چھِ آسمَژٕ یِم سٲنۍ پرٛونۍ پرٛٲنۍ بُزَرٕگ چھِ ٲسۍ مٕتۍ تِم چھِ ٲسۍ مٕتۍ یہِ کَران أسۍ چھِ تِمنٕے ہِنٛدۍ سَتَن پیٖرَن ہٕنٛدۍ نہٕ یہِ فالو کَران کہِ أسۍ چھِنہٕ یہِ پَنُن نوٚو کَڑان یہِ کینٛہہ اَسہِ چھُنہٕ یہِ سانہِ کِتاب منٛز چھِنہٕ یہِ أزچہِ جَںریشنہِ منٛز یہِ چھِ پرٛٲنیو کوٚرمُت یِم یُس نہٕ مےٚ یِہٕے مطلب بَڑٕ ہٮ۪ہَر باب چھُ اوسمُت تٔمۍ سٕنٛدۍ وقتہٕ پٮ۪ٹھ چھِ یہِ پیٖرلی چَلان أسۍ چھِ سُے کَران فالو أسۍ چھِنہٕ یہِ کَران کینٛہہ ہَے مےٚ چھُ بہٕ چھَس أزۍکہِ زمانٕچ تہِ چھِنہٕ أسۍ مہ اَزِکۍ زمانٕکۍ چھی نہٕ مانان وۄنۍ گوٚو أسۍ چھِ مانان اَسہِ چھُ اعتقاد أسۍ چھِ یقیٖن أسۍ چھِ پیٖرَن نِش گژھان أسۍ دَسگیٖر صٲبُن گژھان أسۍ چھِ تُلمُل چھُ ییٚتہِ اَستان تُلمُل میٖرَک میٖر صٲب اَستان چھُ لارٕ چھِ اَسہِ شاہ صٲبُن اَستان أسۍ چھِ وۄرثہٕ مَنانوان میٖرَک میٖر صٲبُن اَستان تَتہِ چھِ آسان وۄرثہٕ قمر صٲبُن وۄرثہٕ أسۍ چھِ تِم مَناوان تِم وۄرثہٕ أسۍ چھِ تَتٮ۪ن گژھان شَب چھِ کَران أسۍ راتھ چھُ گُزاران یعن ی کہِ مطلب یِم چھِنہٕ مانان کینٛہہ یِم اہلِ حدیٖث تِم چھِنہٕ مانان کینٛہہ تِم چھِ اَتھ پٮ۪ٹھ واریاہ زیادٕ یِم اَسہِ اَنان اَتھ منٛزٕ کَتھ مطلب یہِ چھُنہٕ کَرُن یہِ چھُنہٕ کَرُن مطلب أسۍ چھِنہٕ تِمَن ہُنٛد مانان کینٛہہ أسۍ چھِ کَران یہِ